وعلیکُم سلام

تُہۍ کَتھ ہاسپِٹَلس منٛز کَریوٕ مےٚ ڈیٚلؤری ماڈٲرٕن ہاسپِٹَلَس منٛز اَچھا ٹھیٖک تہٕ دۄہ کیٛاہ اوس تَمہِ دۄہ

اَچھا ٹھیٖک تۄہہِ کیٛاہ زایایوٕ میل حظ چلو ٹھیٖک مےٚ ؤنۍتو حظ یہِ اَکھ کتھ تۄہہِ ٲسوٕ ٹٮ۪سٹہٕ وٮ۪سٹہٕ سٲری کٔرۍمٕتۍ ایمَرجَنسی ٲسا کِنہٕ نارمَل اوس تۄہہِ کیٛاہ آیوٕ نارمل ڈیٚلؤری گٔیا کِنہٕ سی سٮ۪کشَن گوٚو سی سٮ۪کشَن گوٚوٕ ٹھیٖک ٹیبہٕ چھَو تۅہہِ تیٚلہِ آمژٕ ماڈٲرٕنہٕ کَریو مےٚ تۄہہِ یہِ بیٚبی کٔژِ بجہِ زاوٕ تۄہہِ ترٛےٚ بَجہِ ہیٛوٗ چلو ٹھیٖک وۅنۍ کیٛاہ دٔلیٖل چھَو تۄہہِ ٹیبن حظ آسٮ۪و تۅہہِ دَگ کیٚنٛہہ چھُنہٕ اَتھ یِیہِ ڈرٛیسِنٛگ کَرنہٕ ٹیبہٕ گژھن تھوڑا یَلہٕ پَہم تَمہِ سۭتۍ باسٮ۪و نہٕ تۅہہِ دَگ زیادٕ کِہیٖنۍ نہٕ تَتھ کَرنٲوٕ کانٛہہ ڈرٛیسِنٛگ ڈرٛیسِنٛگ کرنٲوٕ کانٛہہ خاص فرقاہ باسٮ۪وٕ نہٕ کیٚنٛہہ اَدٕ کیٚنٛہہ چھُنہٕ تُہۍ کٔرِو اَکھ کٲم تُہۍ ییٖزیو ہَسپَتال ییٖزیو تُہۍ بہٕ دِمہٕ ٹیبَن نظر ہَسپَتال آسہٕ بہٕ پگاہ تہِ تہٕ کٲلۍکٮ۪تھ تہِ اَگرَے پگہٕے یِیو تہٕ سُہ گٔیاے زیادٕ جان

بہٕ وَنہو تۅہہِ احتِیاط تُہۍ کیٛاہ دوا کھیٚیِو اَتھ حظ چھُنہٕ کانٛہہ فٲیدے دوا کھٮ۪نُک بیٚیہِ آسٮ۪و مےٚ تۄہہِ پین کِلر ہے چھُو مےٚ تۄہہِ تھوٚومُت کھٮ۪نہٕ خٲطرٕ پین کِلر چھُو کھٮ۪وان وۅنۍ گوٚو تۄہہِ وسے ہفتہٕ ٹیبَن پگاہ ییٖزیو تُہۍ ہاسپِٹل اگر تِم آسَن ٹیبہٕ ویبہٕ ٹھیٖک ہٮ۪کو تھوٚد تُلِتھ تیٚلہِ نِمو ٹیبہٕ تھوٚدُے تُلِتھ تَمہِ سۭتۍ تہِ میلیو تُہۍ واریاہ رِلیٖف بیٚیہِ چھُو تۄہہِ اَکھ کٲم کَرٕنۍ تُہۍ چھُو وَنان بہٕ چھَس نہٕ ہٮ۪کان شۄنٛگتھٕے لرِ یہِ چھُ شۄنٛگُن یہِ چھُ ضروٗری شۄنٛگُن دۄنوٲنی لرٮ۪ن چھُ شۄنٛگُن اَکی کَمرَسٕے پٮ۪ٹھ چھُنہٕ شۄنٛگُن کیٚنٛہہ تِتھٕ پٲٹھۍ تھَکوٕ کَمر کَمرَس کَروٕ دود بیٚیہِ چھُ لَرِ لَرِ چھُ شۄنٛگُن وارٕ وارٕ کوٗشِش چھِ کَرٕنۍ تہٕ اَتھ لَگہِ وُنہِ ٹایم یہِ چھِ سی سٮ۪کشَن چھُ آمٕژ سٔرجٔری چھِ آمٕژ اَتھ لَگہِ تھوڑا ٹایِم نارمَل گژھنَس بیٚیہِ چھِ وُنہِ أنٛدٕرۍ کِنۍ یِم تان یِوان برابر پَنٕنہِ پنٕنہِ جایہِ اَتھ کَرِ وُنہِ دَگ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ یہِ گژھِٕ وارٕ وارٕ ٹھیٖک تہٕ پین کِلَر کھیٚزیو تُہۍ صُبحَس ییٖزیٚو ہَسپَتالٕے نظر آ ہَسپَتال دیٖزیٚو نظر بہٕ دِمو ٹیبن نظر بیٚیہِ وُچھٕ بہٕ کیٛاہ دٔلیٖل چھُو تۄہہِ ٹھیٖک چھا راتَس چھُنہٕ بیٚیہِ کٕہٕنۍ دوا کھیوٚن بَس پین کِلَر چھُ کھیوٚن چلو بِہِو بِہِو رۄبَس حوال